آ اَصٕل پٲٹھۍ حظ ٹھیٖک پٲٹھۍ کٕم چھُو آ بِلکُل بِلکُل جناب اَچھا ٹھیٖک ٹھیٖک ٹھیٖک تۄہہِ چھُو لاگُن تۄہہِ چھُوا ڈرٛپ دار لاگُن کِنہٕ نان ڈرٛپ اَچھا ٹھیٖک یہِ چھِ ڈرٛپ دار گژھان اَتھ چھِ مطلب ڈِفرَنٛٹ ویٚرایٹیٖز اکھ اگر أسۍ وُچھو اَتھ منٛز چھِ شنیٖگا گالا یِوان اَتھ منٛز چھِ یِوان یہِ یہِ حظ غۅلامَس منٛز چھِ یِوان اَتھ منٛز چھِ ریٚڈ گالا یِوان یا رٮ۪ڈ ریٚڈ ٹاپ چھِ یِوان آ اَتھ چھُ پَتہٕ ڈِف ڈِفرَنٛٹ مطلب کَنالَس یُس شنیگا گالا یِم یِن اَکھ لَہ اکھ ٹُو اکھ اکھ ہَتھ تہٕ وُہ کُلۍ یِتھٕے پٲٹھۍ یُس زَن ریڈ ٹاپ چھِ یِم چھِ یِوان آ ڈۄڈ ہَتھ کُلۍ آ وۅنۍ بیٚیہِ چھِ وُچھن تَتٮ۪ن تہِ پَتہٕ مطلب کٮُ۪تھ زٔمیٖن آسہِ کَمہِ حِساب تَمہِ حِساب تہِ چھِ تھوڑا گژھان اَتھ فرق آ اگر تُہۍ مطلب تُہۍ چھُوٕ نِیُن تُہۍ نِیٖوا کُلی یوت کِنہٕ تُہۍ نِیِو پوٗرٕ پایپہٕ ہٮ۪تھ اَچھا اَچھا ٹھیٖک اَتھ منٛز چھُ وُچھِو تُہۍ چھُ اگر تُہۍ گورمٮ۪نٛٹ تھرٛوٗ کٔرِو اَتھ چھَو سبسِڈی تہِ تۄہہِ مگر تَتھ چھُ گژھان یہِ کٲم سُہ چھُ تَتھ چھُ تۄہہِ پرٛارُن تِم لَگن کُلۍ مارٕچ اَپریل مئی یَس منٛز ییٚلہِ اگر تُہۍ وۅنۍ یِتھ کٔنۍ دٔپِو مطلب سیٚودُے پریویٹ کٔرِو تیٚلہِ چھُ کیٛاہ چھِ وَنان یَتھ تیٚلہِ گژھِ نو نَوَمبَر پٮ۪ٹھٕے کُلۍ آ جناب

اَتھ چھِنہٕ کُلِس قۭمَتھ یِتھٕ پٲٹھۍ مطلب أسۍ چھِ لگان یہِ ییٚمہِ حِساب کَنال حِساب کَنالَس چھِ گژھان لگ بگ اَکھ وُہ اَکھ تٕرٛہ لَچھ تہِ گژھان گورمٮ۪نٛٹ سبسِڈی اگر تَمہِ تَمہِ پَتہٕ گژھوٕ تَتھ اگر گورمٮ۪نٛٹ تھرٛوٗ گژھوٕ تیٚلہِ کیٚنٛہہ نہَ حظ چھُنہٕ پرواے دَہَن ترٛہَن گژھِ نہٕ لاگُن اَسہِ لاگان چھِ اَسہِ اَمے خٲطرٕ چھِ اَسہِ نِش چھُ واریاہ ویرایٹی یۄس تۄہہِ گژھِوٕ خۄش أسۍ ہٮ۪کو اگر تۄہہِ پرٛون یہِ تہِ آسِوٕ نا آ پرو پرٛون ییٚتہِ آسوٕ سُہ تہِ چھُ کیٛاہ چھِ وَنان یَتھ تَتھ ہٮ۪کو أسۍ گرٛافٹِنٛگ کٔرِتھ پایوَنٛد ترٛٲوِتھ تَمیُک تہِ چھِ اَسہِ آ تَمی تہِ أسۍ چھِ ہٮ۪کان تِم تہِ مطلب تَتھ ہٮ۪کو أسۍ اِٹلی پایوَنٛد ترٛٲوتھ تَتھ تہِ چھِ واریاہ اَصٕل یہِ ویرایٹی نٮ۪ٹ وغیرہ سُہ چھُ آسان الگ مطلب تَتھ سُہ چھُ ایٚکٕسٹرٛا یِم مطلب مٔزیٖد یُس یہِ سُہ چھُ گژھان لچھ رۄپیہِ تہِ زٕ لَچھ رۄپیہِ تہِ سبسِڈی چھِ گورمٮ۪نٛٹ حِساب مطلب کَتٮ۪ن کٮُ۪تھ آسہِ یُس برکت چھُ سُہ تِم چھِ دِوان کیٛاہ چھِ وَنان یَتھ تِمَن نِش چھِ گژھان اَکھ لَچھ شیٹھ ساس مطلب پٮ۪وان ڈاوُن پیمٮ۪نٛٹ کَرٕنۍ پَتہٕ چھِ یِوان تَتھ پَنٛژاہ پٔرسَنٛٹ واپَس آ البتہ اَسہِ نِش گژھِ کیٛاہ چھِ وَنان یَتھ اَکھ لَچھ دَہ ساس اَکھ لَچھ وُہ ساس گژھِ اَسہِ آ یہِ چھِ اَسہِ رنٛگموٗلا پُلوامہ آ تۄہہِ اگر کیٛاہ چھِ وَنان یَتھ ییٚمہِ ساتہٕ تُہۍ دِنۍ آسہِ نا تُہۍ کٔرۍزیٚو رٮ۪تھ برونٛہہ کٔرۍزیو تُہۍ کال کیٛازِکہِ اَتھ چھِ واریاہ پَتہٕ یہِ روزان مطلب واریاہ چھِ یِوان فارٕم چھِ آسان واریاہو بٔرۍ مٕتۍ چلو ٹھیٖک چھُ او کے اسلام